اسلامُ علیکُم اسلامُ علیکُم آ کٕم حَظ چھِو ہیٚلو آ ؤنِو تُہۍ کٕم چھِو آواز چھِ یِوان

آ بہٕ چھُس سُے اِقبال بیکری آ بہٕ چھُس تتیٚتھ دُکانس آسان تۄہہِ کیٛاہ اوسوٕ اچھا اچھا یہِ ؤنۍ تو تُہۍ مےٚ ناو گۄڈٕ بہٕ ژھٕنہٕ اۭں تۄہہِ کیٛاہ چھو ناو کیٛاہ ووٚنو تسلیٖما تسلیٖما حظ اچھا اچھا اچھا اچھا اچھا ٹھیٖک تسلیٖمہٕ اچھا تۄہہِ چھُو کوٚرمُت کیک آرڈر اچھا ٹھیٖک چھُ سُہ حَظ بنیو تۄہہِ زٕ بجے زٕ بجے آسوٕ صُبحس تیار تُہۍ ای زیو زٕ بجے کرکٹ زٕ بجے وٲتۍ زیو تُہۍ میٲنِس دُکانس پیٹھ بہٕ آسہِ ییٚتی اِنشااللہ تُہۍ نِیو کیک پیوُم یاد آ

نہ نہ تیوٗت ہیکہِ نہٕ نہ نہ تیوٗت نہٕ حظ گژھِ نہٕ کِہیٖنۍ آ زٕ بجے حَظ گژھِ برابر سُہ آ اچھا اصٕل کوٚروٕ ٹھیٖک چھُ زٕ بجے آ زٕ بجے ییتہِ چھُ نہ رکاڈ آسان زٕ بجے زٕ بجے یی زیو تُہۍ زٕ بجے بنہِ تۄہہِ کیک آ تۄہہِ اوسوُ سہ پِتٕر بیٚنہِ سۭتۍ تمہِ دۄہ سۄ چھِ واریاہ اصٕل آ سۄ آے اوترٕ تہٕ سۄ آے اوترٕ تہٕ سٲنِس دُکانس پیٹھ سُہ چھِ یوان یور اۭں سۄ چھِ چیٖز ویٖز نِوان سۄ آے اوترٕ یور اچھا ٹھیٖک چھُ اچھا اچھا اسہِ چھُ واریاہ چیٖز آسان تۄہہِ ما اوسوٕ بیٚیہٕ کینہہ ضوٚرتھ مِٹھٲے تہِ کران أسۍ پیک ییٚتہِ کران أسۍ ڈراے فروٗٹ کران أسۍ پیک أسۍ چھِ سورُے کینٛہہ تھاوان ییٚتہِ آسان اسہِ اچھا کیکس چھُو تۄہہِ گۄڈٕ آرڈر آ ٹھیٖک چھُ کیکس چھُو تۄہہِ کوٚرمُت آرڈر زٕ بجے وٲتۍ زیو تُہۍ اکھ دِمہٕ بہٕ تۄہہِ کیک بیٚیہِ وٕچھِو تۄہہِ کیٛاہ آسیو بیٚیہِ سامان ضوٚرتھ کینٛہہ چھُ نہٕ پرواے تُہۍ ییِو ٲش کٔرِتھ کیازِ یور چھِ واریاہ یِوان ادٕ حَظ ٹھیٖک حظ چھُ اسلامُ علیکُم